وعلیکُم اسلام آ آ بٕے چھَس فرمٲیتو اَہن حظ شُکُر خۄدایَس کُن تُہۍ چھُو پانہٕ ٹھیٖک صحت چھَس ٹھیٖک خیریت اوسا

کِہیٖنٛۍ نہٕ اَچھا ٹھیٖک تُہۍ تُہۍ ما چھُو کیٚنٛہہ دَوا وَوا کھٮ۪وان

کِہیٖنٛۍ نہٕ بیسِکٔلی یُس تُہۍ وَنان چھُو تۄہہِ چھَو نہٕ نینٛدٕر یِوان راتَس کِہیٖنٛۍ نہٕ تُہۍ چھُ نہٕ کَمفٲٹیبُل وۅنۍ آسان کِہیٖنٛۍ نہٕ یہِ بیٚیہِ چھُ باسان لیفٹ سایڈٕ پین یہِ چھُ گژھان تُہۍ ما چھُو کیٚنٛہہ سونٛچان آسان کُنیُک ٹٮ۪نشَن ما چھُو تۄہہِ کیٚنٛہہ یہِ چھُ تَمی سۭتٮ۪ن گَژھان

اَچھا اَچھا ٹھیٖک یہِ چھُو تۄہہِ بیسِکٔلی کَرٕنۍ حظ کٲم تۄہہِ چھو کَرٕنۍ کٲم تۄہہِ چھُو نہ اَگر تۄہہ کیٚنٛہہ تہِ کٲم آسو تُہۍ ٲسۍزیٚو سُہ رِلیٚکٕس موٗڈَس منٛز کَران مطلب زیادٕ بامبرُن چھُنہٕ تَتھ سۭتٮ۪ن کِہیٖنٛۍ کانٛہہ کٲم اگر کَرٕنۍ آسہِ آفیسَس منٛز آسہِ یا گَرِ آسہِ آرام سان کَرُن بیٚیہِ چھُ تھوڑا بہت صُبحٲے اگر تُہۍ سُلی چھُو وۄتھان آ پَتہٕ ٲسِو تُہۍ واکَس نیران تھوڑا گارڈنَس منٛز ٲسِو اورٕ یورٕ کَران بیٚیہِ تھوڑا پنٕنہِ کھٮ۪نُک چٮ۪نُک تہٕ خَیال تھاوُن سیلٕڈٕز کَرٕنۍ یوٗز واٹَر ترٛیش چیٚنۍ زیادٕ بیٚیہِ چھِ فروٗٹٕس ووٗٹٕس تِم تہِ چھِ زیادٕ کھیٚنۍ زیادٕ فیٹی چیٖز چھِنہٕ زیادٕ کھیٚنۍ کہیٖنٛۍ نہٕ یہِ ہیٚکہِ تَمہِ سۭتۍ تہِ گٔژھِتھ بیٚیہِ اگر کینٛہہ ٹیسٹ آسہِ تُہۍ چھُو مطلب تُہۍ ہیٚکِو کُنہِ ساتہٕ یور تہٕ یِتھ میٛٲنِس کِلنِکَس پٮ۪ٹھ تہٕ اِی سی جی ہٮ۪کو کٔرِتھ

سیلٕڈ

ٹھیٖک زیادٕ آ زیادٕ بیٹَر روزِ یہِ کیٚنٛہہ اگر تُہۍ لٲر کھیٚیِو سُہ تہِ چھُ واریاہ اَصٕل روزان گازٕر تہِ چھےٚ روزان واریاہ ٹھیٖک تَتھ منٛز چھِ آبُک مٮ۪قدار تہِ آسان واریاہ بیٚیہِ اگر تُہۍ تَتھ سۭتۍ ٹماٹَر تہٕ کھیٚیِو ٹماٹَر سلایسٕز بَنٲوِو تَتھ منٛز چھِ آسان واریاہ زیادٕ آب سُہ تہِ چھُ روزان سیلٕڈَس منٛز ٹھیٖک تَتھ چھُ پٮ۪ٹھٕ کیٚنٛہہ نُنہٕ پیٛوٗنٛت ترٛاوُن یا بُلیک سالٹہٕ چھِ آسان سُہ ترٛٲوِو تُہۍ تَتھ سۭتٮ۪ن سُہ تہِ چھُ واریاہ اَصٕل روزان تُہۍ روٗزِو بیٚیہِ تَمہِ سۭتۍ حظ فِٹ تہٕ بیٚیہِ اگر صُبحٲے کٔرہِو واک مارنِنٛگ واک کٔرِو شامَس تہِ کٔرِو واکَن سُہ تہِ روزِ واریاہ اَصٕل بیٚیہِ چھنہٕ زیادٕ فیٹی چیٖزَن کھیٚنۍ کِہیٖنٛۍ نہٕ باقٕے چھُنہٕ کیٚنٛہہ اَدٕ حظ او کے اَسَلامُ علیکُم